اَسلامُ علیکُم وَرحمتہُ اللہ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ شُکُر حظ تُہۍ چھُو حظ فِلِپ موبایِل شاپہٕ پٮ۪ٹھ رٔپیر شاپہٕ پٮ۪ٹھ کَتھ کران عُبدالرشیٖد بہٕ حظ چھَس سُمیارہ حظ بانٛڈی پوٗرٕہچ کَتھ کران یٔمۍ زَنہٕ اوٚترٕ تۄہہِ نِش حظ موبایِل تراومُت اوس شیٚرنہِ اَہَن حظ آ تُہۍ چھو حظ بیٚیہِ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ شُکُر حظ تُہۍ ؤنۍ تَو حظ مےٚ تۄہہِ کوٚروٕ یِم فون حظ ٹھیٖک یُس مےٚ تۄہہِ نِش اوس اوٚترٕ رٔپیرنگ خٲطرٕ تراومُت حظ شیٚرنہِ خٲطرٕ اچھا تُہۍ ؤنۍ تَو حظ مےٚ تَتھ کیٛاہ فالٹہٕ اوس تَتھ کیٛاہ پرابلِم ٲسۍ گٔمٕژ فونَس حظ اچھا ڈِسپٔلے اوسُس کریک گوٚمُت اچھا اچھا ٹھیٖک گوٚو تۄہہِ کوٚرو سُہ ٹھیٖک حظ اچھا ٹھیٖک یُس مےٚ تۄہہِ بیٹری ہُنٛد اوسمَو نہٕ حظ تتَھ ووٚنمُت تَتھ چھِ بیٹری بیک اپ تہِ کَم تَتھ چھُنہٕ بیٹری نٮ۪ران کِہیٖنۍ حظ تمیُک کیٛاہ حظ کَریو تۄہہِ تۄہہِ شیرِوٕ حظ سُہ بیٹری تَتھ کِنہٕ نٔوٕے لٲجِوَس اچھا گوٚو اَکھ زٕ ریٚتھ نٮ۪رٕنَس حظ اچھا اچھا ٹھیٖک حظ گوٚو گوٚو ٹھیٖک وٕ کوٗتاہ رَقم وٲژ اَتھ پونٛسہٕ کوٗتاہ چھُ اَتھ لَگانَن اچھا ترٛوُہ شیتھ بیٚیہِ وٕنۍ تَو حظ مےٚ تُہۍ چھُو حظ لیپٹاپ شیٚران مےٚ حظ اوس لیپٹاپَس منٛز تھوڑا پرابلِم حظ ٲسۍ گٔمٕژ یُس سُہ چارٕجِنٛگ یہِ چھُ کیبَل آسان سُہ چھُنہٕ تَتھ لَگان حظ کِہیٖنۍ نہٕ فیوٗز چھِ تَتھ گومُت حظ تھوڑا یہِ خراب حظ تُہۍ ؤنۍ تَو حظ مےٚ تُہۍ چھُو حظ یِم لیپٹاپ شیران حظ اچھا اچھا ٹھیٖک حظ مےٚ حظ اوس جَبرانِکٕس اَکھ لیپٹاپ حظ تَتھ گوٚو مےٚ کَمے ٹایِم حظ ٲنِتھ أنۍ مٕتِس مگر اچانک حظ گوٚو اوٚترٕ ایٚلَکٹرک شاک حظ گوٚو تہٕ تَتھ حظ گوٚو سُہ فیوٗز خراب حظ تُہۍ ؤنۍ تَو حظ مےٚ سُہ گژھِ حظ ٹھیٖک تہٕ تَتھ وٕنۍ تَو حظ مےٚ تَتھ کوٗتاہ حظ لَگہِ اچھا ٹھیٖک اچھا اچھا ٹھیٖک حظ گوٚو تۄہہِ کَتہِ حظ چھُو یہِ رٔپیرنٛگ موبایِل شاپ حظ اچھا اچھا اچھا اچھا گُلشَن چوکَس نِش حظ چلو حظ ٹھیٖک حظ کوٚرُتھ تیٚلہِ یِمہٕ بہٕ صُبحس اوٗرۍ حظ ٹھیٖک چھِ حظ اَدٕ حظ اسلامُ علیکُم